اَسَلامُ علیکُم وعلیکُم اَسَلام ٹھیٖک چھِو حظ اَصٕل پٲٹھۍ گَرٕ چھِوا حظ سٲرِی ٹھیٖک پانہٕ چھِو حظ ٹھیٖک اَسہِ بوٗز یہِ تُہۍ چھِو یِم پَشمیٖنٕک شال کٕنان سوٗٹ شال یا لۅکٕٹۍ سِٹال اَچھا اَچھا ٹھیٖک تۄہہِ نِش چھِ حظ کیٚنٛہہ ایٚویلیبُل وُنکٮ۪نَس کانٛہہ شال اَچھا وُنکٮ۪نَس چھُنہٕ کِہیٖنٛۍ تہِ نہٕ اَسہِ چھِ زٕ ژور ٲٹھ دَہ پیٖس ضروٗرت اَچھا اَچھا پَتہٕ کیٛاہ چھُو تِمَن بَڈٮ۪ن شالَن یہِ کران پرایِز ریٹ اَچھا اَچھا اَچھا ٹھیٖک ٹھیٖک تِم گٔے یِم پَشمیٖنٕکۍ شال ہا اَچھا ٹھیٖک اَچھا یِم لۅکٕٹۍ سِٹال یِم سِٹال چھِ لاگان پَشمیٖنَس مَنٛز لۅکٕٹۍ اَچھا اَچھا اَچھا اَچھا اَچھا اَچھا ٹھیٖک ٹھیٖک یِم سوٗٹھ چھِوا تۄہہِ سوٗٹ مَطلَب پَشمیٖنٕکۍ سوٗٹ اَچھا کٕمَن کَلَر یہِ لیوٚدُر کَلَر چھُوا یَلو اورینٛج یا کانٛہہ تہِ کَلَر اَچھا کانٛہہ چھُوا ایٚویلیبُل وُنکٮ۪نَس اَسہِ چھِ ضروٗرت دَہ وُہ پیٖس اَچھا ٹھیٖک ٹھیٖک گوٚو ٹھیٖک تیٚلہِ تیٚلہِ کر بَنَن اَسہِ یِم اَسہِ چھِ ضروٗرت دَہ کاہ نومبر اَچھا اَچھا ٹھیٖک اَچھا تُہٕنٛدِ ذریعہِ ہیٚکیٛاہ اَسہِ کٲنٛسہِ نِش بٔنِتھ اَچھا اَچھا ٹھیٖک اَلبَتہٕ تۄہہِ نِش چھِ مَطلَب کانٛہہ یہِ یُس تُہٕنٛدۍ پٲٹھۍ چھِ یِتھٕے کٔنۍ یِم شال کٕنان وٕنان تہٕ تیٚلہِ گوٚو ٹھیٖک تیٚلہِ آسٮ۪س اَسہِ ضروٗرت تہٕ أسۍ ہٮ۪مو تیٚلہِ پۅنٛسہٕ تھاوَو أسۍ ایٚڈوانسٕے دِتھ اَچھا ٹھیٖک اَدٕ حظ تیٚلہِ گوٚو ٹھیٖک ہا اَدٕ چلو یہِ کیٛاہ اَسَلام علیکُم